آ أسۍ چھِ واریاہ زیادٕ ڈانسِنگ شوٗٹ کران کیازِ نہٕ أسۍ چھِ گژھان کُنہِ ساتہٕ اٮ۪کسکرشَن أسۍ چھِ گژھان پَنٕنہِ فیملی سۭتۍ پَنٕنِس سکوٗلَن سۭتۍ پَنٕنین فرینڈَن سۭتۍ أسۍ چھِ تَتہِ تیوٗتاہ شوٗٹ کران أسۍ چھِ تَتہِ تِم مطلب یہِ ڈانسِنگ کران أسۍ چھِ تیٖژ خُشی ملان زِ پَتہٕ چھِ أسۍ اَپلوڈ کران پَتہٕ چھِ أسۍ وٕچھان پَتہٕ چھُ اَسہِ گژھان پَنٕنہِ جایہِ فیٖل نسا نہ اَسہِ تہِ کوٚر کیٚنہہ أسۍ چھِ دۄہَس آسان شوٗٹُے کران أسۍ چھِ لَگان واریا زیادٕ اَصٕل أسۍ چھِ سوشَل میٖڈیا اَپلوڈ گژھِ أسۍ چھِ لَگان اَصٕل أسۍ چھِ وَنان تہِ تہِ چھا اَسہِ کوٚر یُتھ شوٗٹ اَسہِ کوٚر یُتھ فَن یوٗز اَسہِ باسیو اَسہِ کوٚر یوٗتاہ اینجوے آز دۄہَس منٛز دُپہارٕکہِ أسۍ چھِ پَنٕنہِ فیملی سۭتی چھِ أسۍ گژھان پَتہٕ چھِ أسۍ فیملی پِکچٲرٕس شوٗٹ کران سُہ چھُ اَسہِ زیادٕ ہٮ۪پیٖنیس دِوان تِتہِ چھا یہِ روزِ اکھ یاد گار دۄہ أسۍ چھِ أسۍ چھِ واریاہ زیادٕ اینجوے کران أسۍ چھِ واریاہ خُشۍ مِلان ییٚلہِ أسۍ کیاہ أسۍ شوٗٹ کرو ییٚلہِ پَتہٕ أسۍ اورٕ یِمو پَتہٕ وٕچھو گرِ پَنٕنِس فونَس منٛز أسۍ چھِ واریاہ زیادٕ کران بیٹر فیٖل اَسہِ چھُ لگان اَصٕل سورُے کیٚنہہ اَتھ منٛز چھُ واریاہ زیادٕ أسۍ چھِ کُنہِ ساتہٕ ڈانسِنگ کران وَتہِ أسۍ چھِ کُنہِ ساتہٕ وٕچھان کیٚنہہ أسۍ چھِ کیٚنہہ وٕچھان کہِ یُنیٖک چیٖز أسۍ چھِ دۄہس سونچان آسان سُہ کوٗتاہ اصٕل اوس أسۍ چھُ شوٗٹَس منٛز روزان سُہ چھُ اَسہِ روزان أچھن تَل أسۍ چھِ مطلب یہِ چھِ أسۍ کران تیوٗتاہ اَصٕل فیٖل اَسہِ کوٚر اَکہِ دۄہ یوٗتاہ اینجوے ییٖتیاہ اَسہِ کیاہ ہٮ۪پی مِلہِ پٮ۪پی مِلیاے واریاہ زیادٕ خُشی مِلیاے تَتہِ چھِ أسۍ مطلب پتہٕ آسو کُنہِ ساتہٕ بِہِتھ پَتہٕ چھِ اَسہ پَنٕنۍ شوٗٹِنگ روزان یاد أسۍ چھِ واریاہ زیادٕ خۄش گژھان اَسہ چھُ اکھ یاد گار دۄہ روزان زیادٕ پَتہٕ چھِ گژھان اٮ۪کٔسکرشنن پٮ۪ٹھ کُنہِ ساتہٕ چھِ کیٚنہہ آسان بیٚیہ چھِ آسان کیٚنہہ اَصٕل فَنکشن تَتہِ چھِ زیاد شوٗڈ گژھان خاندرَن منٛز چھِ گژھان آز کَل چھِ گژھان بٔرٕڈے چھُ آسان شُرین تِژھ پھِر چھُ گژھان واریاہ زیادٕ اَصٕل چھُ گژھان یِم ڈانسِنگ شوٗٹ چھُ زیادٕ چھُ گژھان ڈانسِنگ شُرۍ چھِ آسان نَژان پَتہٕ تِمن شوٗٹ یِوان کرنہٕ تِم چھِ واریاہ زیادٕ تِم زَن وٕچھن پَتہٕ اَپلوڈ کٔرِتھ پَنُن ڈانٔس پَتہٕ وٕچھن تٔمۍ اَسہِ کوٚر یِتھ پٲٹھۍ اَسہِ کوٚر یوٗتاہ جولا اَسہِ کوٚر یِتھ پٲٹھۍ اَسہِ کوٚر تیوٗتاہ مَزٕ اٮ۪کٔسکٔرشن پٮ۪ٹھ پَتہٕ چھِ تِم واریاہ زیادٕ خۄش گژھان تِکیازِ یہِ شوٗٹ کَرُن چھُ تِمن واریاہ زیادٕ پَسند یہِ چھُ اَسہِ ساروین پَسند آسان یہِ چھُ اکھ فَن یہِ یہِ چھُ آسان زِندگی منٛز یہِ دۄہ آسان آمُت پَتہ چھِ آسان یِم فَن کَرٕنۍ